اَسَلامُ علیکُم وَرحمتُہ اللہ وَبَرَکاتُہُ تُہۍ چھو حظ کیب ڈرٛایوَر مےٚ حظ کَرے کیب کَرے مےٚ آرڈَر مگر سۄ وٲژ نہٕ وُنہِ کینٛہہ مےٚ حظ گوٚو واریاہ ٹایم پرٛاران مےٚ حظ گٔیے ژور گَنٹہٕ پرٛاران یہِ کیازِ حظ گٔیے ڈِلے یہِ کیب مےٚ حظ ٲسۍ مِٹِنٛگ مےٚ حظ اوس سرینگر ٹُوٚ دہلی گژھُن فٕلایٹہِ منٛز تہٕ مےٚ اوس کۄلگامہِ پٮ۪ٹھ سرینگر نیرُن کیبہِ منٛز یہِ کیازِ حظ گٔیے لیٹ بہٕ گوس مےٚ گوٚو واریاہ کال پرٛاران لگ بگ گٔیے مےٚ ژور گَنٹہٕ پرٛاران اَتھ گوٚو واریاہ کال یِنسٕے بہٕ حظ چھُس پرٛاران ییٚتی کۄلگامہِ مہربٲنی کٔرِتھ کٔرتو جلدی مےٚ حظ چھِ مِٹِنٛگ منٛز واتُن یۄس مےٚ مِٹِنٛگ دہلی منٛز چھِ مےٚ گٔیے لگ بگ ژور گَنٹہٕ بِہِتھ ییٚتسٕے کۄلگامہِ ڈِسٹِکَس منٛز مہربٲنی کٔرِتھ کٔرِو جلدی پہن تہٕ یہِ کیازِ گٔیے لیٹ تُہۍ چھُوَ کُنہِ جایہِ فٔسِتھ یا تُہۍ چھُوَ تُہۍ وٲژ نہ میٛٲنۍ اِنکوری تۄہِہ تانۍ مہربٲنی کٔرِتھ کٔرِو جلدی